اَگر بہٕ وُچھہِ کہِ یُس میٛون ڈِسٹِرٛک چھُ گاندَربَل ڈِسٹِرٛک یَتھ أنٛدۍ أنٛدۍ کُس کُس یُس پہاڑ چھُ یا بیٚیہِ اَگر أسۍ وُچھُو کُس کُس پٕلین چھُ یَتھ منٛز اگر بہٕ گۄڈٕنیٚتھٕے وُچھہِ یُس یہِ گانٛدَربَل ڈِسٹِرٛک چھُ یہِ چھُ جموں اینٛڈ کشمیٖر سِٹیٹُک اَکھ ڈِسٹِرٛک گوٚو ٹھیٖک تہٕ یۄس یَتھ کنٹرٛی چھِ یِوان سۄ چھِ یَتھ یِوان بھارَت یعنی کہِ ہنٛدوستان یعنی کہِ اِنٛڈِیا اَگر أسۍ وُچھُو واریاہ چھِ أنٛدۍ أنٛدۍ یَتھ پہاڑ بیٚیہِ پٕلین یِم اَٹریکٹہٕ چھِ کران ٹیٛوٗرِسٹَن کَمہِ خٲطرٕ یُس یہِ بیٛوٗٹی چھِ یا یُس یٔتیٛک ایٚڈویٚنچَر آپشَنٕز چھِ میلان تِموٚو سۭتۍ چھِ یہِ کران ٹیٛوٗرِشٹَن اَٹریکٹہٕ اَگر أسۍ گۄڈٕنیٚتھٕے وُچھُو ییٚتہِ کُس چھُ گۄڈٕنیٛک اَگر أسۍ وُچھُو ماوُنٛٹ ماونٛٹینٕز ماونٛٹینزَن ہنٛز اَکھ أسۍ کَتھ کَرو بہٕ وَنہٕ گۄڈٕنیٚتھٕے کہِ گاندربَلَس یُس مین ماونٛٹین یِم چھِ تِم چھِ ہِمالِیاز ہِمالِیازَن منٛز کُس چھُ اَگر تۄہہِ زانٛہہ آسوٕ ناو بوٗزمُت اَکھ گوٚو ہرمۄکھ بیٚیہِ گوٚو زوجیٖلا پاس گوٚو ٹھیٖک اَگر بہٕ گۄڈٕنیٚتھ کَرٕ یُس گاندربَل ڈِسٹِرٛک چھُ بہٕ وَنہٕ یِتھ پٲٹھۍ یُس یِم گرٛیٹَر ہِمالِیاز چھِ یِہِ چھُ اَتھ رینٛجَس درمیان یہِ چھُ اِن بِٹویٖن یُس ہِمالیاز چھِ یعنی کہِ گرٛیٹَر ہِمالِیاز چھِ یہِ چھُ اَتھ درمیان بسٲوِتھ یہِ چھِ یِمَن دۄن درمیان منٛزٕ باگ چھُ یہِ گرٛیٹَر ہِمالِیازَن تہٕ اَتھ منٛز کیٛاہ چھِ آسان اَتھ منٛز چھِ اَکھ بیٛوٗٹی اَکھ چھِ واریاہ اَکھ اصٕل چیٖز اَتھ چھِ آسان أنٛدۍ أنٛدۍ شیٖن اَگر أسۍ گۄڈٕنیٚتھٕے وُچھُو یُس ہرمۄکھ پہاڑ چھُ اَگر أسۍ تٔمِچۍ کَتھ کَرو اَگر بہٕ وَنہٕ یہِ چھُ ایٖسٹہٕ سایڈٕ بہٕ وَننہٕ ایٖسٹہٕ سایڈٕ کیٚنٛہہ بہٕ وَنہٕ نارٕتھ ایٖسٹَس منٛز چھِ یِوان آ نارٕتھ ایٖسٹہٕ گاندربَلکِس نارٕتھ ایٖسٹَس منٛز چھِ یِوان تہٕ یہِ چھُ واریاہ اَکھ اصٕل پیٖک وُنٛکیٚس سٲنِس سایڈَس اَگر أسۍ وُچھُو اور چھِ اَتھ چھِ کھسان لوٗکھ ٹرٛیکِنٛگ کرنہِ تہِ تہٕ اَتھ چھِ تھوڑا ریٚلِجیٚس سِگنِفِکیٚنٕس تہِ اَگر أسۍ وُچھُو اَتھ منٛز چھُ اَکھ لیک تہِ تۄہہِ آسوٕ بوٗزمُت ناو کہِ گَنٛگہٕ بَل لیک أمیٛک روٗٹ چھُ ایٚراوُنٛڈ مین کنٛگنہٕ پٮ۪ٹھ لَگ بھَگ شےٚ سَتھ گھنٹہٕ اَتھ چھِنہٕ اور ناراناگ پٮ۪ٹھ چھَنہٕ اَتھ گٲڑۍ وٲڑۍ کٕہٲنۍ کھسان بٔلکہِ اَتھ چھِ پیٚوان ٹرٛیٚکِنٛگ کَرٕنۍ تہٕ یہِ چھِ واریاہ اَکھ اَٹریکٹہٕ چھِ یہِ کران پِلگرٛمَن تہِ چھِ کران اَٹریکٹہٕ یا یُس ٹرٛیکِنٛگ کرنہِ گژھہِ تِمَن تہِ چھُ یہِ اَٹریکٹہٕ کران اَمہِ پتہٕ اَگر أسۍ وُچھُو زوجیٖلا پاس زوجیٖلا پاس وَنہٕ بہٕ یِتھ پٲٹھۍ یہِ چھُ نیٚصفٕے یِوان ڈِسٹِرٛک گاندَربَلَس منٛز تِکیٛازِ اَگر تُہۍ وُچھِو کہِ یہِ چھُ نیٚصفہٕ یِوان لداخَس منٛز تِکیٛازِ اَگر بہٕ وَنہٕ کہِ یہِ چھِ گیٹ وےٚ ٹُو لداخ لداخ اَگر بہٕ سِٹارٹ وَنہٕ کَتہِ پٮ۪ٹھ چھُ گژھان سُہ چھُ أمیٚے زوجیٖلا پاس پٮ۪ٹھ سِٹارٹ گژھان گوٚو اَگر أسۍ وُچھُو پتھ کالہِ اوس یہِ آسان واریاہ خطرناک کیٛاہ چھِ اَتھ وَنان یہِ جاے مگر آز چھِ یِوان وُچھنہٕ کہِ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ چھِ اَتھ گورمیٚنٛٹ کران مَرمَتھ مَرمَتھ چھِ اَتھ کران تہٕ یہِ چھِ گژھان وارٕ وار ٹھیٖک ٹھیٖک ٹھیٖک تہٕ آرامٕے چھُ یِوان لوٗکَن اَمہِ پَتہٕ اَگر أسۍ وُچھُو پٕلینٕز تہٕ ویلی کۄس کۄس چھِ ییٚتہِ یِتھ پٲٹھۍ تۄہہِ پاے آسوٕ کہِ گۄڈٕنیٛکٕے سوال بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ ییٚتہِ چھُ سۄنہٕ مرگ صحیٖح سۄنہٕ مرگ یُس چھُ سۄنہٕ مرگ اَگر أسۍ وُچھُو سۄنہٕ مرگ چھِ واریاہ اَکھ اصٕل جاے کَتھ منٛز جموں اینٛڈ کشمیٖرَس منٛز تہٕ بہٕ وَننہٕ یِتھٔے پٲٹھۍ کہِ جموں اینٛڈ کشمیرَس منٛز بٔلکہِ پوٗرٕ اِنٛڈِیا ہَس منٛز چھِ یہِ واریاہ اَکھ اصٕل جاے یہِ چھِ لَگ بھَگ گاندَربَل مین اَگر أسۍ وُچھُو یُس کیٛاہ چھِ اَتھ وَنان کنٛگَن اَگر بہٕ نِمہٕ تَتہِ پٮ۪ٹھ چھِ یہِ ژَتجی کِلوٗمیٖٹَر گوٚو ژَتجی کِلوٗمیٖٹَر چھِ یہِ گاندَربَل پٮ۪ٹھ اَگر بہٕ وَنہٕ گۄڈٕنیٚتھٕے سۄنہٕ مرگ أمیٛک مطلب کیٛاہ گوٚو أمیٛک مطلب اسہِ آسہِ پوٚرمُت سٲلِمو کہِ یہِ گوٚو میٖڈُو آف گولڈٕ یعنی کہِ اَتہِ چھِ سۄن اَتھ منٛز کیٛاہ چھِ اَتہِ چھِ آ گِلیشَر چھِ یا بٔڑۍ بٔڑۍ میٖڈُوز چھِ یعنی کہِ مٲدان چھِ بٔڑۍ بٔڑۍ تہٕ یہِ چھُ اَکھ پرفیٚکٹہٕ سٕپاٹ بنان کٔمہِ خٲطرٕ ٹریٚکِنٛگ تہِ ہیٚکہِ اَتہِ نفر کٔرِتھ کیٚمپِنٛگ تہِ ہیٚکہِ کٔرِتھ تہٕ رافٹِنٛگ تہِ ہیٚکہِ کٔرِتھ یِتھ پٲٹھۍ تۄہہِ آسوٕ بوٗزمُت رِیوَر رافٹِنٛگ گوٚو یِم چیٖز چھِ اَتہِ گژھان أمہِ پَتہٕ اَگر أسۍ تھوڑا بۄن کُن وَسُو بیٚیہِ وُچھُو أسۍ پٕلینَن تہٕ ویلِیَن منٛز کیٛاہ چھُ اَتہِ چھُ اَکھ مانَسبَل لیک اَگر تُہۍ بوٗزِو یُس مانَسبَل لیک چھُ یہِ چھُ واریاہ اَکھ اصٕل ٹیٛوٗرِسٹہٕ پٕلیس یُس گانٛدر ڈِسٹِرٛک گانٛدربَل ڈِسٹِرٛکَس منٛز چھِ تہٕ اَتھ منٛز چھِ وَنان أسۍ اَتھ چھُ اسہِ ناو اَکھ تھومُت یہِ چھُ جَل اَکھ یہِ چھُ سُپریٖم جَل سٲلِمَن لیکَن ہُنٛد اَتھ تہِ چھِ أنٛدۍ أنٛدۍ پٕلین چھِ اَتھ أنٛدۍ أنٛدۍ ہلٕز چھِ اَتھ منٛز أنٛدۍ أنٛدۍ اَگر أسۍ وُچھُو اَگر کانٛسہِ آسہِ بٲرڈ واچِنٛگ وُچھِنۍ تہٕ سُہ گژھہِ مانَسبَل اوٗرۍ لیک یُن یا اَگر أسۍ وُچھُو اَتہِ چھِ ایٚکویٹِک لایِف تہِ اَتھ منٛز چھِ گاڈٕ آسان واریاہ واریاہ اصٕل اصٕل گاڈٕ چھِ اَتھ منٛز تہٕ تہٕ اَگر أسۍ وُچھُو اَتھ چھِ أنٛدۍ أنٛدۍ واریاہ اصٕل اصٕل پٕلین تہِ یا باغ تہِ چھِ اَتھ اصٕل اصٕل أنٛدۍ أنٛدۍ اَمہِ پَتہٕ اَگر أسۍ وُچھُو ناراناگ ناراناگ اوٚتانی ونمُو تۄہہِ کہ یُس روٗٹ چھُ کھسان گَنٛگہٕ بَل تَتھ اَڈوَتیٚے چھُ پیٚوان ناراناگ تہٕ سُہ ناراناگ کیٛاہ چھُ اَگر بہٕ تۄہہِ وَنہو کہِ یُس ناراناگ چھُ یہِ چھُ واریاہ پرٛون اَکھ بیس کیٚمپ کٕمَن خٲطرٕ ٹرٛیکرَن خٲطرٕ دَپان یِم گۄڈٕ گَنٛگہٕ بَل ٲسۍ کھسان تِم ٲسۍ اَکھ دۄہ سِٹیٚے کران ناراناگٕے تِکیٛازِ یہِ تہِ چھُنہٕ کَم کیٚنٛہہ یہِ ناراناگ یُس چھُ یہِ تہِ چھُنہٕ کَم چیٖز کیٚنٛہہ تہٕ اَتھ تہِ چھِ الگ الگ پَنٕنۍ اَٹرٛیکشن ییٚمہِ سۭتۍ کیٛاہ چھُ گژھان ییٚمہِ سۭتۍ لوٗکھ چھِ خۄش گژھان کہِ اسہِ ہسا کوٚر وِزِٹ کُنہِ جایہِ یا واریاہ اَکھ اصٕل مَزٕ آو اسہِ اَتہِ اَگر بہٕ تۄہہِ وَنہو یہِ چھُ سِٹارٹ گژھان کَتہِ کنٛگنہٕ ہیٚور ہیٚور ییٚلہِ کھتۍ أسۍ تَتہِ چھُ نیٚران اسہِ ناراناگ اَتھ تہِ چھِ واریاہ اَتہِ تہِ چھِ پٕلین چھِ یا یہِ چھِ کران وِزٹَرَن اَٹریکٹہٕ اَتہِ تہِ چھِ واریاہ مانومیٚنٹٕس چھِ اَتہِ آرٹ آرٹ چھُ اَتہِ واریاہ اصٕل اصٕل اَگر بہٕ وۄنۍ تۄہہِ وَنہو ٹیٛوٗرِسٹہٕ اَٹریکشنہٕ کُس کُس چھُ اَگر بہٕ تۄہہِ گۄڈٕنیٚتھٕے وَنہو ٹریٚکِنٛگ خٲطرٕ اَگر أسۍ سۄنہٕ مرگَس تہٕ ہرمۄکھَس أنٛدۍ أنٛدۍ وُچھُو اَتہِ چھِ گۄڈٕنیٚتھٕے یِم چھِ زٕ جایہِ سۄنہٕ مرگ تہٕ ہرمۄکھ یِمَن جایَن ہیٚکہِ نفر آرام سان ٹریٚکِنٛگ کٔرِتھ اصٕل پٲٹھۍ گوٚو ٹھیٖک اَگر وۄنۍ تۄہہِ ایٚڈویٚنچَر سٕپاٹ چھُو کَرُن ایٚڈویٚنچَر سٕپورٹٕس یا سَپورٹٕس چھِ وۄنۍ اگر وُچھُن چھُو تۄہہِ سۄ کۄس کۄس جاے چھِ تۄہہِ وَنہو بہٕ سٕپیسفِکلی گاندَربَلَس منٛز چھِ وُنٛکیٚس اَگر وَنٛدَس دوران وُچھُو یُس سۄنہٕ مرگ أنٛدۍ أنٛدۍ چھِ اَتھ چھِ آسان سُنوٚو سَپورٹٕس چھِ اَتہِ گژھان سُہ گوٚو اَتہِ چھِ آسان شیٖن پیٛومُت تَتہِ چھِ واریاہ واریاہ قٕسمٕکۍ سَپورٹٕس کران اَگر أسۍ وچھُو سِکِنٛگ چھِ کران یا سِکِٹِنٛگ چھِ کران یا سُنوٚو بوڈِنٛگ چھِ اَتہِ کران گوٚو ٹھیٖک اَمہِ پَتہٕ اَگر أسۍ وچھُو أتِچۍ کیٛاہ چھِ بیٛوٗٹی چھِ اَگر بہٕ تۄہہِ وَنہو کہ یِم اَتہِ میٖڈوز چھِ یا ویلی چھِ یا لیکٕس چھِ یِم کیٛاہ چھِ کران یِم چھِ پِکنِک سٕپاٹ بنان یا فوٹوگرٛافی اَگر اسہِ کَرٕنۍ چھِ تہٕ یِم چھِ بیٚسٹہٕ پٕلیس یا جایہِ اَگر أسۍ وچھُو یُس یِمَن جایَن ہنٛدۍ نیچرَل بیٛوٗٹی چھِ یا اَگر أسۍ وُچھُو کہِ یُس یِہنٛز کیٛاہ آرٹِفِشنٛگ چھِ باقٕے چیٖز چھِ تہٕ تِم تِم تہِ چھِ اسہِ اَٹریکٹہٕ کران تہٕ أسۍ چھِ ہیٚکان اور گٔژھِتھ گوٚو بہٕ وَنہٕ فاینٔلی یہِ کہِ گاندَربَل تہِ چھُنہٕ کیٚنٛہہ أکھۍ تٕے ڈِسٹِرٛکا کیٚنٛہہ یہِ تہِ چھِ واریاہ اَکھ اصٕل جاے یور أسۍ آرام سان ہیٚکِتھ یِمُو کہِ ییٖژاہ اصٕل اصٕل جاے چھِ تہٕ سۄنہٕ مرگ رینٛج تہِ ہیٚکو أسۍ یِم سۄنہٕ مرگَس منٛز رینٛج چھِ تِمَن کُن تہِ ہیٚکَو أسۍ روانہٕ گٔژھِتھ تَتہِ تہِ ہیٚکو أسۍ اَکھ اصٕل پٲٹھۍ ہیٚکو أسۍ کیٚنٛہہ کٔرِتھ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ سٲلِمُو ڈِسٹِرٛکَن منٛز چھِ وَنان أسۍ کہِ پَنٕنۍ پَنٕنۍ خٲصیت چھِ آسان مگر اَگر بہٕ وَنہٕ کہ گاندربَل ڈِسٹِرٛک یُس چھُ یہِ تہِ چھِنہٕ کَم کیٚنٛہہ کِہیٖنۍ تِکیٛازِ ییٚتہِ تہِ چھِ الگ الگ مہادیو اَگر تۄہہِ بوٗزمُت آسوٕ ناو یہِ تہِ چھِ اَکھ موٹ مہادیو آسوٕ تۄہہِ ناو بوٗزمُت یہِ تہِ چھِ زبروَن رینجَن منٛز یِوان گوٚو اَتہِ تہِ چھِنہٕ کیٚنٛہہ کٔمۍ یا آسان کِہیٖنۍ یا تۄہہِ ووٚنمُو مےٚ اوٚتانۍ کہِ سِنٛد ویلی چھِ ییٚتہِ ناراناگ چھِ یِم یِم چھِ اصٕل اصٕل جایہِ مانَسبَل لیک تہِ ووٚنمُو تۄہہِ مےٚ بیٚیہِ کیٛاہ چھِ مےٚ أنٛدۍ أنٛدۍ وَلُر لیک تہِ چھُنہٕ چھُ أنٛدۍ أنٛدی مگر سُہ چھُنہٕ گاندربَل ڈِسٹِرٛکَس منٛز بلکل کِہیٖنۍ یِوان یہِ چھِ تھوڑا گاندربَل نِشۍ نیٚبرٕے باقٕے شکریہِ